یِم یتھ مَنٛز اَسہِ کامہِ چھِ یِوان کَرنہٕ سٲنِس یتھ یہِ چھُ سون اکھ پَننِس اکھ سون سَماجَس مَنز تِمَن چھِ ییٚتہِ چھِ زیاد پَہمَتھ چَلان کٲلیٖن کٲم کٲلیٖن چھِ بَناوان سُہ چھ پَتہٕ سوزان کننہٕ خٲطرٕ تمہِ سۭتۍ چھِ أسۍ رۄپے مِلان زینان چھ پَنُن گَرٕ خَرچہِ چھِ امہِ سۭتۍ چَلان آرِ کٲم چھِ ییٚتہِ بیاکھ اکھ کٲم کٲم اکھ آرِ کٲم تہِ چھِ سٕژنہِ کٲم آرِ کٲم یُس یِوان چھِ پَلوَن کَرنہٕ دُپٹَن چھِ یِوان کَرنہٕ فِراق یَزارَن پھیٚرنن چھِ یِوان کَرنہٕ ییٚمہ سۭتۍ تم پَننۍ سٲنٛۍ پَلَو چھِ یِوان سَجاونہٕ سٕژنہِ کٲم چھَ ییٚمہِ سۭتۍ أسۍ سۄ کٲم تہِ چھِ کَران اکھ چھ تَمہ سۭتۍ پَنن پَنُن گَرٕ تہِ پَکناوان بیٚیہِ چھِ تمہ سۭتۍ سُہ چھُ پھیٚرنن کَران پھیٚرَن پَننۍ سَجاوان تتھ مَنٛز تِم نَقشہِ کَڑان واریاہ نَقشہٕ کَڑان پَننۍ پَلَو سَجاونہٕ خٲطر فِراق یَزارَن سٹالَن چھِ یِوان سۄ کَرنہٕ سٕژنہِ کٲم تہٕ تِم بیٚیہِ چھِ تِلہٕ کٲم یِوان کَرنہٕ تِلہٕ تہِ چھِ زیاد پَہمَتھ پھیٚرنَن لاگان شال تِلہٕ شال چھِ بَنٲوِتھ یِتھ کنۍ سٕژنہِ کامہِ سۭتۍ چھِ شال بَنان تِتھے کنی چھِ أسۍ تِلہٕ تِلہٕ سۭتۍ تِلہٕ کٲم شال بَناوان سُہ تراوان پَتہٕ پانَس یا پانَس کُنہِ جایہِ خاص جایہِ آسان سُہ نِوان پَتہٕ وَلُن سُہ تِلہٕ شال یا مَہَرنہِ چھُ سُہ پیٚوان لاگُن سُہ تِلہٕ شال تَمہِ بَغٲر چھ ییٚتہِ آرِ کٲم سٕژنہِ کٲم تِلہٕ کٲم چھِ پَشمیٖن کٲم چھِ پَشمیٖن شال تہِ چھ یِوان بَناونہٕ پَشمیٖنٕکۍ تِم سٹال سُہ چھُ گَژھان واریاہ قۭمتی چھُ سُہ گَژھان زیاد پَہمَتھ ییٚتہِ چھ واریاہ واریاہ یِمہٕ قصب چھِ ییٚتہِ بیٚیہِ چھِ چھِ ییٚتہِ یِمے آرِ کٲم چھےٚ سٕژنہِ کٲم چھِ کٲلیٖن کٲم چھےٚ پَشمیٖن کٲم چھےٚ تِلہٕ کٲم چھےٚ یِم یتھ مَنز یِوان چھِ کَرنہٕ یِم زیاد چھِ یِم پَتہٕ پیٚٹھِ چھِ آمٕتۍ کَرنہٕ تہٕ وُنِس تام تہِ چھِ چلو ونس تام تہِ چھِ مَطلَب ونکہِ پیٚٹھ کَران چھِ واریاہ ییٚمِس پَنُن پَنُن یہِ آسہِ سُہ چھُ کَران تہٕ وُنہِ پَتہٕ پیٚٹھے چھِ آمٕتۍ یِم کَران یمہٕ قصب تہٕ کَنٹِنیو روزان چھِ کَران تِمَن بِچاریٚن پَنُن پنُن گرٕ کَران تمو سۭتۍ پَشمیٖنٕکۍ شال چھ بَناوان سُہ چھ گَژھان تتھ چھُ واریاہ قۭمت گَژھان بَناونَس چھِ تتھ محنت تہِ لَگان واریاہ تہٕ یُس ریٚتھ تہِ چھُ لَگان تتھ بَناونَس تہٕ تِلہٕ سۭتۍ چھ یِوان پھیٚرنَن پَننۍ یِم پھیٚرَن سَجٲوِتھ سُہ کٲشِر چھِ زیاد پَہمَس یِم تِلہٕ پھیٚرَن لاگان سُہ تِم پَننٮ۪ن پھیٚرنَن تِلہٕ لاگان پَننٮ۪ن شالَن سٹالَن تِلہٕ لاگان فِراق یَزارَن تِلہٕ لاگان یِتھے کنۍ چھِ یِوان پَننۍ پَلو تِمو سۭتۍ سَجاونہٕ آرِ کامہِ سۭتۍ چھُ یِوان آرِ کامہ نٔے نٔے ڈِزایِن چھِ یِوان کَڑنہٕ نَقشہِ چھِ یِوان کَڈنہٕ تمہِ سۭتۍ چھِ یِوان تِم پَننۍ پَلَو سَجاونہٕ ییٚمِس یِتھ کنۍ خۄش گَژھِ تِتھ کنۍ چھ سَجاوان یا پَردَن چھِ آز یِوان سۄ کٲم کَرنہٕ پَتہٕ چھُ یِوان تمہِ سۭتۍ یِم کُٹھیٚن پَردٕ چھِ لاگان کُنہِ کُنہِ شو روٗمَن خٲطرٕ چھِ یِوان تھاونہٕ تٔکی ووریٚن چھِ یِوان سۄ کٲم کَرنہٕ آرِ کٲم ٲس سَجانہِ چھِ یِوان تہٕ سٕژنہِ کٲم تہِ چھِ واریاہ اکھ یہِ یُس ییٚمہِ سۭتۍ ییٚمہِ سۭتۍ پَلَو پَننۍ چھِ یِوان سَجاونہٕ تتھ مَنٛز چھِ سژنہِ کامہِ سۭتۍ چھ یِوان واریاہ نَقشہِ کَڑنہٕ چِنار نَقشہِ چھُ واریاہ واریاہ نَقشہِ چھِ تٔمِس تتھ مَنٛز سژنہِ یہِ کامہِ سۭتۍ یِوان کَرنہٕ تِلہٕ تِلَس مَنٛز تہِ چھِ واریاہ کٲم تہٕ کٲلیٖن یہِ چھ کٲلیٖن باپٲری چھِ یِوان کَرنہٕ کٲلیٖن چھ یِوان بَناونہٕ أمِس سۭتۍ آز زیاد پَہمَتھ چھِ آز کٲلیٖن تراوان کُٹھیٚن پَننٮ۪ن یِمَن زیاد پٔژھۍ کُٹھِس چھِ زیاد پَہمَتھ یِوان کٲلیٖن تراونہٕ یِم چھِ تِمہ یِمو سۭتۍ أسۍ کینٛہہ تِم چیٖز یِم أسۍ کینٛہہ تِم کامہِ تِم قصب یِمو سۭتۍ أسۍ پَنن پَلو سَجاونہٕ خٲطرٕ چھِ أسۍ کَران یا پَننۍ گَرٕ کھَسا سَجاونہٕ خٲطرٕ کٲلیٖن بَناوان چھِ